ہیٚلو آ وعلیکُم سلام اَ صٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک آ ؤنِو اَچھا تۄہہِ کیٛاہ چھُو اَدٕ کیٛاہ ٹھیٖک چھُ کٔژِ بَجہِ چھُ یُن اَدٕ کیٛاہ ٹھیٖک چھُ بہٕ یِمہٕ بہٕ ہٮکہٕ رٔنِتھ آرام سان کیٚنٛہہ چھُنہٕ اَدٕ کیٛاہ ٹھیٖک چھُ بِہِو خدایَس حَوال